اسلامُ علیکم آ ٹھیٖک تُہی چھو حٲز ٹھیٖک یمہِ ساتہٕ تۄہہِ مَرضی گَژھیٚو تُُہۍ ہیٚکِو یِتھ سونۍ شاپ چھُ آسان ٹُوَنٹی فور اِنٹُہ سیٚون یَلاے ییٚلہِ ژے مَرضی گَژھی ژٕ ہیٚککھ یِتھ ہفتہٕ کھَنٛڈ حٲز لَگہِ ییٚلہِ وُچھو وُچھو کرو کیٚنٛہہ پاسِبٕل اگر گو تیٚلہِ کَرو تُہنٛد تہِ جلدی بہٕ حٲز کَرناوٕ تۄہہِ کال ییٚلہِ تۄہہِ ییٚلہِ سُہ ٹھیٖک گَژھہِ تہٕ تَمہ ساتَن کَرناو بہٕ کال ووں ییٚلہِ تُہۍ ونان چھُو مےٚ چھِ زیادٕ ایمَرجَنسی تہٕ تیٚلہِ کَرٕ بہٕ سُہ ٹھیٖک نہ نہ تیٚلہِ وونو أسۍ پانے یورَے تَمُیٛکۍ ٹینشین ما رٔٹیو کِہیٖنۍ سون چیز چھُنہٕ آسان خراب کِہیٖنۍ أسۍ کیازِ دِمو پَنہٕ نسۍ کَسٹَمَرس خراب چیٖز ٲں تُہے ییٖزیٚو صبحاے ییٖزیفو دَہ کہہ بجے ییٖزیٚو تہٕ أسۍ کَرو جلد تُہنٛد تُہنٛد تُہنٛد چیٖز آسہِ جلدی ریٚڈی أسۍ تھاوو سُہ جلدی کیٚنٛہہ چھُنہٕ پرواے یُتھی تُہۍ یِیو تٔژ پھِرِ آسو أسۍ ییٚتی بیٚیہِ ما چھُس کیٚنٛہہ بہٕ کرناوو تۄہہ ایڈرَس لوکیٹ تۄہہِ لَگیٚو پانے پَتہٕ پاے

آ آ مےٚ چھُ یِہاے نمبر یُہاے چھُ چلان ییٚتھی کٔر زیٚو اچھا اچھا سُہ لَگہِ نا تَمی ساتہٕ مطلب کوتاہ ڈیٚمیٚج آسہِ کیاہ کوتاہ پرابلٕم آسہِ یُتھی سُہ مطلب سُہ نِیہِ تِژی فِر لَگہِ پَتہٕ پاے کیٚنٛہہ چھُنہ پرواے ؤلیو یِیِو تُہۍ گوڈ نیٚتھ کَرو سُہ ریپیٚر أتی لَگہِ پاے کیٚنٛہہ چھُنہ پرواے اسلامُ علیکم